ہیٚلو ہیٚلو اسلام علیکُم کَمیُک اَچھا اَچھا آ ٹھیٖک مےٚ کَریے پَتہٕ گَرِکٮ۪ن سۭتۍ کَتھ تِمَو ووٚن اَدٕ کیٛاہ مانو وۅنی وۅنۍ چھِ أسۍ ریڈی أسۍ وۅنۍ کَرو أسۍ ہُتہِ پَگاہ گرٛینٛڈ آسنَس یہِ رِنٛگ سٔرمنی ٹھیٖک چھُنا اَدٕ سا بِہِو رۅبَس